آ بلکل کٲشر زبان چھِ یِون آز اصٕل پٲٹھۍ رِپریٚزنٹ کرنہٕ میڈیا ہس منٛز ایجوکیشن سسٹمس منٛز تہِ آز برونٹھ کینٛہہ ؤری اگر ٲس وُچھو مطلب کٲشر زبان ٲسۍ نہٕ یِوان تیٖژ ترجی دِنہٕ کینٛہہ مگر کینٛہہ پٔتمو کینٛہہ ؤرۍ یو پٮ۪ٹھ آیہِ واریاہ زیادٕ ترجی اَتھ دِنہٕ یہِ چھُ سکولن منٛز تہِ گژھان مطلب یہِ استعمال یِوان کرنہٕ یہِ سبجکٹ چھُ وۄنۍ اہم سبجکٹ بنیٚومُت سکولن منٛز سٹو یِمَن شُرٮ۪ن چھُ یِوان بچپن مطلب کلاس ون پٮ۪ٹھ چھُ یِمَن یِوان یِمے سبجکٹ پرناونہٕ پرناونہٕ مگر یہِ چھُ وۄنۍ اَسہِ اکُے سبجکٹ اگر یِم مطلب واریاہ سبجکٹ آسہِ ہَن فار ایٚکزامپٕل ساینس آسہِ ہا کشمیری یس منٛز ہسٹری آسہِ ہا کشمیری یس منٛز تتھ تمہِ سۭتۍ مِلہِ ہا اَتھ واریاہ زیادٕ ترجی میڈیا ہس منٛز تہِ چھُ یِوان یہِ یہِ کشمیری زبان یوز کرنہٕ مطلب واریاہ پروگرام چھِ یِوان ٹی وی یس پٮ۪ٹھ تہِ بروڈکاسٹہٕ کرنہٕ ریڈیو وس پٮ۪ٹھ تہِ مطلب فنکار چھِ بٲتھ گیٚوان یتھ کشمیری زبٲنۍ منٛز مطلب پٔتمٮ۪ن آیانَن ہنٛدۍ کھۄتہٕ چھُ آزٕ کشمیری لینگویج وۄنۍ واریاہ زیادٕ استمال کرنہٕ